اِنٛڈیاہَس منٛز چھِ واریاہ تِم جایہِ یوٚتَس اِنسانَس پَزِ ضروٗری گژھُن تِمو منٛز اگر أسۍ وٕچھو دہلی منٛز چھِ جامِیہ مسجِد منالی چھُ یور کویُم بَٹور چھُ کَنیاکُماری منٛز کَنیاکُماری چھُ تورٕ گوٚو اوٗٹی چھُ یوٚتُس بہٕ پانہٕ چھُس گوٚمُت بہٕ چھُس گوٚمُت دہلی جامِیہ مَسجِد بہٕ چھُس گوٚمُت کوم بٹور یورٕ اوٗٹی تَتہِ تہِ چھُ واریاہ مَزٕ واریاہ یہِ سہَ یہِ اَصٕل سۄ جاے کنیاکُماری تَتہِ چھُ تَتھ سَمنٛدرَس پؠٹھ یُس تَتھ بوٚٹھ چھُ تَتھ چھُ واریاہ مَزٕ یُس اگر مان ژٕ مےٚ باسَان توتَن تور گژھِ پرؠتھ کٲنٛسہِ گژھُن کَنیاکُماری واریاہ اَصٕل جاے خوٗبصوٗرت جاے ییٚتہِ اِنسان اینٛجاے ہیٚکہِ واریاہ کٔرِتھ اَمہِ مٔزیٖد یۄس وۄنۍ سٲنۍ سِٹیٹ چھِ یۄس جموں کشمیٖر چھِ ہِندُستانَس منٛز اور پزِ پرٛؠتھ کٲنٛسہِ یُس نہٕ کُن تہِ گژھِ ہُمَن منٛز کَم سے کَم گژھِ یورٕ واتُن ییٚتہِ چھُ پہلگام چھُ بَڑٕ نَفیٖز جاے ییٚتہِ منٛز یُس سُہ ہوا ہیٚکہِ اَصٕل پٲٹھۍ چِیَتھِ دۄہس ہیٚکہِ اینٛجاے تہِ کٔرِتھ گرمی ہُنٛد چھُنہٕ نامو نِشانٕے پتہٕ تَتہِ آسَان گُلمرگ چھُ سۄنمَرٕگ چھُ یورٕ گوٚو اَنَنت ناگ کۄکَر ناگ تہٕ کشیٖر ساروی کھۄتہٕ اِنڈیاہَس منٛز اگر سِٹیٹ وٕچھو وٕنِس گژھٕنۍ لایق تِم کیاہ ہَسا کیاہ ہَسا یہِ کشمیٖر کشمیٖرس منٛز چھِ یِمٕے خاص کَر پہلگام پہلگامس منٛز ہیٚکہِ واریاہس کالَس دۄہ گُزٲرِتھ تیوٗتاہ چھُ تتہِ مَزٕ یِوان گُلمَرٕگ چھُ گُلمَرگَس منٛز چھُ گنٛڈولا تَتھ ہیٚکہِ سُہ واریاہ ٹایِم پانہٕ تہِ سپؠنٛڈ کٔرِتھ مۄخثر کشمیٖرَس منٛز چھُ یہِ سا یہِ سۄ جاے ییٚتہِ نہٕ یُس اگر یورٕ یِی کانٛہہ سُہ ہیٚمِس یی نہٕ وَنٛدٕ نیرنَس پَتہٕ واپَس کینٛہہ اگر سُہ دَہَن دۄہَن خٲطرٕ ٹرِپ کَرِ سُہ ہُرراے پَتہٕ تَمہِ خٲطرٕ بیٚیہِ داہ دۄہ تہِ تیُتھ چھُ مَزٕ وۄنۍ بوٗزمُت چھُ اَسہِ پَتہٕ ہِندُستانَس منٛز چھِ باقٕے جایہِ تہِ گژھٕنۍ لایق چھِ یَتھ منٛز جامِیہ مسجِد چھِ دہلی مَنالی چھُ یہِ اوٗٹی چھُ بے کیاہ سہَ تاج مٮ۪حل یہِ گوٚو آگرا یہِ چھُ اور تہِ چھِ ییٚتہِ چھِ گژھٕنۍ لایَق ییٚتہِ چھِ واریاہ اَصٕل جاے ہِندوستانس منٛز چھِ واریاہ سِٹیٹٕز واریاہ یِم جایہِ یوٚت اِنسانَس بَسہِ گژھُن ییٚتہِ اِنسانَس منٛز مان واریاہ مَزٕ